اَلسَلامُ علیکُم ورحمتُہ اللہ وبَرکاتُہ چونٛکہِ کٔشیٖرۍ ہِنٛدۍ لوٗکھ چھِ واریاہ زیادٕ نِٹِنٛگ کَران تہٕ مےٚ تہِ چھُ نِٹِنٛگ ہُنٛد واریاہ زیادٕ شوق مگر چونٛکہِ کٲم چھِ آسان گَھرِ اسی لیے چھُ پیٚوان کامہِ سۭتۍ سۭتۍ نِٹِنٛگ بیلیٚنٕس کَرٕنۍ اور بہٕ کِتھ پٲٹھۍ چھَس پَنٕنۍ نِٹِنٛگ بیلیٚنٕس کَران صُبحٲے سُلہِ ؤتھِتھ یہِ گَھرِچ کٲم مۄکلٲوِتھ چھَس بہٕ آرام سان بیٚہوان تہٕ نِٹِنٛگ شروٗع کَران تہٕ یُس یہِ نِٹِنٛگ چھِ نِٹِنٛگ چھِ دوٚن دۄنیٚو چیٖزو سۭتۍ ہیٚکان کٔرِتھ أسۍ چھِ ہیٚکان نِٹِنٛگ کٔرِتھ سَلیُو سۭتۍ تہِ تہٕ أسۍ چھِ ہیٚکان نِٹِنٛگ کٔرِتھ قُریشَس سۭتۍ تہِ تہٕ مےٚ چھِ باسان ساروِیو کھۄتہٕ سَہَل یُس چھُ سُہ چھُ قۄریشَس سۭتۍ نِٹِنٛگ کَرٕنۍ تَتھ چھِنہٕ اسہِ زیادٕ پیٚوان

تَتھ چھَنہٕ اسہِ زیادٕ پیٚوان کَرٕنۍ محنت کِہیٖنۍ بیٚیہِ چھِنہٕ تتھ زٕ سَلیَن تہِ لَگان کیٚنٛہہ چوٗنٛکہِ سُہ چھِ قوریشو تہِ واریاہ لوٚکُٹ آسان تہٕ اس لیے چھُ أسۍ سُہ ہیٚکان نیٚبَر تہِ نِتھ پانَس سۭتۍ سۭتۍ تہٕ یہِ نِٹِنٛگ ہُنٛد شوق چھُ مےٚ بَچپَن پٮ۪ٹھے میانہِ ماجہِ تہِ ٲس نِٹِنٛگ کَران مگر میٲنۍ موج ٲس نِٹِنٛگ کَران مِشیٖنہِ پٮ۪ٹھ مگر مےٚ چھُنہٕ تَگان تِتھ پٲٹھۍ کَرُن کیٚنٛہہ تہٕ اس لیے چھَس بہٕ کَران ہوٚمے سۭتۍ قۄریشَس سۭتی نِٹِنٛگ تہٕ گَرچہِ کامہِ سۭتۍ سۭتۍ چھِ نِٹِنٛگ پیٚوان واریاہ زیادٕ ٹایِم تہِ دیُن اِس لیے چھُ آز تھوڑا بہت مُشکِلٕے گژھان تہٕ بیٚیہِ چھِ أسۍ کَران کٲم أسۍ چھِ پَتہٕ اَگر مٔحلَس منٛز کٲنٛسہِ کورِ نوٚو نوٚو ڈِزایِن تَگان آسہِ سُہ تہِ چھِ پَتہٕ ہیٚچھناوان اَکھ أکِس اَکھ أکِس چھُ أسۍ ہیٚچھناوان یہِ ڈِزایِن کَرُن تہٕ امہِ کِنۍ چھِ أسۍ پَتہٕ نِٹِنٛگ سۭتۍ روٗدۍ مٕتۍ نِٹِنٛگ منٛز تھوڑا سا برٛونٛٹھ پَکان

روٗد سَوال پرٛوجیٚکٹُک یُتھ کانٛہہ پرٛوجیٚکٹہٕ چھِنہٕ اسہِ کوٚرمُت کیٚنٛہہ مگر ریٖسیٚنٛٹلی اوٗس کوٚرمُت کیاہ چھِ اَتھ وَنان آی ٹی آی آی ٹی آی بانٛڈی پورَاہَن اوٗس کوٚڈمُت اَکھ پرٛوجیٚکٹہٕ یَتھ منٛز تِمو یِمَے ٲسۍ نِٹِنٛگ ہیٚچھناوان ٲسۍ تہٕ بیٚیہِ نِٹِنٛگ ہنٛز نَیہِ نَیہِ ٹیٚکنیٖکٕس ٲسۍ ہیٚچھناوان اور اسہِ تہِ کوٚر تَتھ مںٛز مٔحلوٕچو تَمام کوریٚو پارٹِسِپیٹ تہٕ ہیٚوچھ اسہِ یِم نِٹِنٛگ وغیرہ ہیٚوچھ اسہِ تَتی تہٕ بیٚیہِ ہوٗو اسہِ تٕمو کیٚنٛہہ نیہِ نیہِ ٹیٚکنیک تُہۍ کِتھ پٲٹھۍ ہیٚکِو کٔرِتھ چوٗنٛکہِ اِنسان آز چھِ ٹیٚکالٔجی ہُنٛد دوٗر تہٕ اِس لیے چھِ نِٹِنٛگ منٛز تہِ یِوان واریاہ واریاہ ٹیٚکنیٖکٕس یِوان اِستعمال کَرنہٕ تہٕ یِمو ٹیٚکنیٖکو سۭتۍ نِٹِنٛگ تہِ چھِ بَڑٕ اِنٛٹرٛسٹِنٛگ بَناونہٕ آمُت یِمو نَیو ٹٮ۪کنیٖکو سۭتۍ چھِ نِٹِنٛگ تہِ باسان تیٖژ مُشکِل کیٚنٛہہ باقی وَسلام اَلسَلامُ علیکُم ورحمتُہ اللہ وبرکاتُہ